وُہ پنٛژاہ ہتھ ساس زٕ ساس ساس دِتۍ ہسا گٔیہِ ساس رۅپِیہِ چھِ عام پنٛژاہ رۅپیہِ تہِ چھِ عام دَہ رۅپِیہِ تہِ چھِ عام ہتھ رۅپِیہِ تہِ چھِ عام اِس لیے چھِ مےٚ یِم نمبر زیادٕ یاد یا پانٛژٕ ہیٚتُن یہِ تہِ چھُ دَہ ساس پَنٛژاہ ساس لچھ یِم ہسا چھِ عام نمبر یِم ہسا پرٛتھ کٲنٛسہِ یاد آسَن مےٚ کیٛازِ آسَن نہٕ یاد بلکُل ہسا چھِ یِم نمبر کیٛاہ ونٕہو بہٕ تۅہہِ پۅنٛسو موٗجوٗب چھِ یِم نمبر روزان یاد نتہٕ روزہان نہٕ کٲنٛسہِ خٲلی یمو رۅپیو موٗجوٗب یِم نمبر یاد تھٲیمِتۍ بٲقٕے نہٕ کُنہِ خٲطرٕ بلکُل ہسا